ییٚمہِ ساتہٕ تہِ مےٚ کانٛہہ پنُن أہم ڈیٚسِجن آسہٕ زندگی منٛز نیُن تمہٕ ساتہٕ چھس بہٕ گۄڈٕنیٚتھ پننٮ۪ن گاڑِینزن پرژھان یتھ منٛز مےٚ یعنی کہ پنٕنۍ پیرنٹس تہِ چھِ ٹیچٲرٕس چھِ پنٕنۍ سبلنگٕس چھِ آسان یم زیٚٹھ آسان تہٕ تہنٛز ایٚڈوایس تہِ چھس بہٕ تمہٕ ساتہٕ نیوان کہِ مےٚ کیاہ پزِ زنٛدگی منٛز کرُن تہِ مےٚ کیاہ پزٕ نہٕ کرُنُے یہِ چھُ مےٚ تمہِ ساتہٕ اکھ أہم ڈیٚسِجن باسان کہِ گوڈٕ گژھِ پننٮ۪ن مطلب زِٹھٮ۪ن پرژھُن مطلب یمن ایٚکٕسپیرنٕس چھِ آسان لایفہٕ ہنٛز تہِ ادٕ چھس بہٕ پنُن ڈیٚسجن نِوان